سٲنِس ایریاہَس منٛز چھِ اَکھ ایریا تَتھ چھِ ناو درٛبجَن سۄ چھِ أہَربَل تام پانٛژھ کِلوٗ میٖٹَر دوٗر تورٕ چھِ یِوان واریاہ ٹوٗرِسٹ تِمَن چھَنہٕ مطلب تَمہِ جَگہٕچ وٕنۍ پَے تہِ کِہیٖنۍ تہِ مگر سۄ چھِ واریاہ اَصٕل جگہ نٲ تہٕ بیٚیہِ چھِ اَکھ سِپیسفِک سٕپوٹٕس مطلب اَکھ تَتھ منٛز چھِ أسۍ یہِ نَصیٖرا نَصیٖرا اَختر سٔکیٖنا اِتوٗ عمر ناتھ کول نظیٖر احمد لاوے شاد رَمضان تہٕ بیٚیہِ تہِ چھِ اَسہِ واریاہ ایریا کوثر با کوثر بَل أہَربَل بیٚیہِ تہِ چھِ درٛوبجَن مطلب واریاہ ایریا چھِ یِمَن پٮ۪ٹھ ٹیوٗرِسٹ یِوان چھِ